گاڈٕ ہٲنٛزَن حظ چھِ قٕسٕم وانٛگَن چھِ ٹھۄلہٕ چھِ دٔنۍ چھِ بۄکٕتۍ چھِ یہِ حظ یہِ یِم حظ چھِ ٹھۄلہٕ چھِ بیٚیہِ حظ بَٹھ چھِ ڈار چھِ اَصلی چھِ أسۍ وَنان أسۍ حظ چھِ وَنان گاڑٕ ہازٕنۍ گاڈٕ ہانزٕنۍ چھَنہٕ پیٚوان وَنُن کینٛہہ أمِس چھِ وَنان ڈَارٕ باے وارِ یِمن یُس اَسہِ اَسہِ چھُ آسان مِثال بوٚڑ دۄہ حظ عیٖد مِلادالنبی یِتھے کٔنۍ چھُ یِمن تہِ آسان عیٖد مِلادالنبی وۄنۍ چھُ آسان شِی تِمن چھُ آسان یُس حضرٕتہِ حسین رضِی اللہ تَعالیٰ عَنہُ سُنٛد بوٚڑ دۄہ چھِ آسان أسۍ چھِنہٕ مَناوان سُہ کینٛہہ مگر سُہ چھُ مَناوُن تِم حظ چھِ بَناوٕنۍ تِم چھِ مَناوٕنۍ یِمےٚ حظ شی چھِ بَناوان مگر یُس یِم گاڈٕ چھِ یِمَن چھِ یِمے یہِ حظ یہِ کاسٹ چھِ یِمَن یِہوے ٹھۄلہٕ بیٚیہِ حظ چھِ تِم کٕتھ کٔنۍ چھِ پنٛنہِ کٔمِیٹی حظ یہِ حظ یِم محلَس منٛز کٕتھ کٔنۍ چھِ تِم وَتھنُک بِیٚہنُک ہُہ کَران تہٕ تِم حظ چھِ اَصٕل پٲٹھۍ آسان تِم حظ چھِ آسان اَصٕل پٲٹھۍ